یُس مےٚ دۄیِم چیٖز آرڈَر کَراو سُہ باسیو مےٚ واریاہ زیادٕ خراب تِکیٛازِ سُہ اوس نہٕ کِہیٖنۍ آمُت سُہ اوس مےٚ کوٚرمُت کِچنَس خٲطرٕ آرڈَر یُس نَلکَس لاگان چھِ سۄ چھٲنۍ بروںنٛہہ کَنۍ سۄ ٲس مےٚ تَمے موٗجوٗب کٔرمٕژ آرڈَر مگر سۄ ٲس نہٕ کِہیٖنۍ آمٕژ تتھ ٲس یۄس پیکنٛگ چھےٚ تَتھ ن۪بٕرۍ کِنۍ آسان یُس تَتھ کوَر چھِ آسان نٮ۪بٕرۍ کنۍ لٲگِتھ سۄ ٲس نہٕ تَتھ خاص کِہیٖنۍ سۄ تہِ ٲس نہٕ تَتھ اصٕل کِہیٖنۍ سُہ اوس نہٕ تَتھ اصٕل پٲٹھۍ کٔرِتھ کِہیٖنۍ تہِ نہٕ بیٚیہِ یُس تَتھ ڈَبہٕ اوس نیٚبٕرۍ کِنۍ سُہ تہِ اوس نہٕ اصلٕے نہٕ پَتہٕ یُس أنٛدٕرۍ کِنۍ سۄ چھٲنۍ أنۍ مٕژ کٔرۍ مٕژ ٲس مےٚ نَلکٕچ آرڈَر ییٚمہِ سۭتۍ سُہ آب رژھٕ رژھٕ چھُ وسان تم چھانہِ منٛز سۄ ٲس مےٚ تمے موٗجوٗب کٔرمٕژ مگر سۄ تہِ ٲس نہٕ خاص آمٕژ کِہیٖنۍ تہِ نہٕ سۄ ٲس نہٕ نَلکَس سۭتۍ دَران کِہیٖنۍ تہِ نہٕ سۄ ٲس واریاہ کھٔج یۄس تَتھ واشَل ٲس سۄ ٲس نہٕ تِمو سیٚود دِژمٕژ کِہیٖنۍ تہِ نہٕ نہ ٲس حظ کانہہ بیٛاکھ سۭتۍ دِژمٕژ تَتھ ٲس تِمو سۄے اَکھ لٲگِتھ تھٲومٕژ بَس سۄے یٲژ ٲسٕکھ دِژمٕژ بیٚیہِ اوسُکھ سُہ واریاہ لۄکُٹ سوٗزمُت یُس مےٚ وُچھمُت اوس اَتھ فونَس منٛز سۄ ٲس تِم واریاہ بٔڑ ہاوان مگر یُسمےٚ پَتہٕ سۄ تِمو أنۍ مٕژ سوٗزمٕژ ٲس سۄ ٲس مےٚ واریاہ لکٕٹ تہٕ مےٚ باسیو نہٕ مےٚ آے یِہٕے نَگیٹِو اٮ۪کسپیٖرینٕس کہِ مےٚ باسے نہٕ کِہیٖنۍ نہٕ مےٚ باسیو نہ اَمہِ پٮ۪ٹھ ہٮٚکو نہٕ آرڈَر کٔرِتھ کِہیٖنۍ تہِ یِم چیٖز تہٕ تِکیٛازِ یِمو دِیُت نہٕ مےٚ یہِ خاص یہِ چیٖز کِہیٖنۍ تہِ نہٕ یِمو دیُت مےٚ یہِ اَکھ دِتۍ مےٚ یِمن پونٛسہٕ تہٕ بییہِ کٔر مےٚ یہِژ یِمو بے بے مٲنی کٔر یِمو یِمو دیُت نہٕ مےٚ یہِ ٹھیٖک پرٛوڈَکٹ کِہیٖنۍ یِمو دیُت نہٕ مےٚ یہِ اَصٕل پرٛوڈَکٹ واپس کِہیٖنۍ تہِ نہٕ مگر کینٛہہ چیٖز چھِ تِم تہِ آسان یِم تَتھ پٮ۪ٹھ اَصٕل چھِ آسان مگر یُس یہِ پرٛوڈَکٹ چھُ یُس مےٚ یِمو کوٚرمُت یُس مےٚ آرڈَر اوس کوٚرمُت یُس مےٚ گَرٕ اوس ووتمُت ایٚمیَزان پٮ۪ٹھ مگر یہِ باسیو نہٕ مےٚ کِہیٖنۍ تہِ یہِ باسیو مےٚ واریاہ زیادٕ خراب اَمچ یۄس یا مےٚ اوتام اَکھ اوس مےٚ اَتھ اٮ۪ڈریس تہِ دیُتمُت ٹھیٖک مگر یِمو دیُت واتو مےٚ یہِ غلط اٮ۪ڈریس پَتہٕ پیو مےٚ تور تانٮ۪تھ واتُن تور پیٚو مےٚ گَرمَس منٛز گژھُن مےٚ کَرے اَمے موٗجوٗب آرڈَر مےٚ دوٚپ گَرَس منٛز چھُ اِنسان روزان گَرٕ نٮ۪برٕ چھُنہٕ پٮ۪وان نیرُن کیٚنٛہہ یِتھَے کٔنۍ چھِ گیٹَس نِش رَٹان آرڈَر تہٕ واتان چھِ گَرٕ مگر مےٚ پیوٚو واریاہ دوٗر گژھُن پنٛنہِ گَرٕ نِش یہِ آرڈَر رَٹنہِ تَمہِ پَتہٕ تہِ روٚٹ مےٚ یہِ آرڈَر نٮ۪بر نیٖرِتھ تہٕ مگر یہِ اوس نہٕ مےٚ اَصٕل آمُت کِہیٖنۍ تہِ نہٕ یہِ لوٚگ نہٕ مےٚ کُنے بَکار یِم مےٚ امیِکۍ پونٛسہٕ چھِ تِم تہِ گٔے مےٚ سٲری زایہِ وۄنۍ چھِ مےٚ واریاہ زیادٕ پھیران مےٚ کیازِ کَریوٕے آرڈَر مےٚ کیازِ اَنیو نہٕ یِتھے کٔنیٚتھ بازرٕ تہٕ اَمہِ پٮ۪ٹھٕ چھِنہٕ مےٚ روٗد نہٕ مےٚ بروسا کِہیٖنۍ تہِ امہِ پٮ۪ٹھٕ ہٮ۪کہٕ بہٕ وۄنۍ کہنٛہہ آرڈر کٔرِتھ مےٚ باسیو واریاہ زیادٕ مٔرکٕر ایٚکٕسپیٖریَنٕس مےٚ باسیو نہٕ یہِ ٹھیٖک کہیٖنۍ امہِ پٮ۪ٹھٕ کَرٕ بہٕ کانٛہہ بدل کانٛہہ چیٖز آرڈَر تِکیاز یِمو دیُت نہٕ مےٚ یہِ اَصٕل کہیٖنۍ تہِ نہٕ یِمو دیُت مےٚ یہِ پونٛسہٕ ہیٚتہِ ہم برابر مگر یُس خراب پرٛوڈکٹ اوس ہم سوٗزمُت چھَس بہٕ یَژھان بہٕ کَرٕہا یِمَن یہِ آرڈَر تہِ واپَس بہٕ تہِ رَٹہٕ ہا نہٕ وۄنۍ یہِ آرڈر کینٛہہ بہٕ دِمہٕ ہا بہٕ کَر یِمَن یہِ واپسٕے بہٕ دپہٕ یِمَن تُہۍ ترٛٲیِو مےٚ پۄنسَے واپَس وۄنۍ وٕچھ بہٕ کیاہ وَنن یِم مگر یہِ چھُ باسیو مےٚ واریاہ امِچ اٮ۪کسپیٖریَنس یُس مےٚ یہِ چیٖز روٚٹ یہِ باسیو مےٚ واریاہ زیادٕ خراب